ہٮ۪لو السلام علیکُم تُہۍ چھُو حظ یہِ بوٗٹہٕ وٲلۍ مےٚ حظ اوس بوٗٹ اَکھ ضوٚرَتھ نوٚو پَہَم اَتہِ چھِ حظ وٕنۍکٮ۪ن کیٚنٛہہ نَیہِ سٕٹایلُک کیٚنٛہہ بوٗٹ موٗجوٗد وَ کالٹِیہ نَیَن ہٕنٛز وٕنی یِم حظ آد حظ آد حظ